اَسَلامُ علیکُم پٔتمہِ رٮ۪ٹہٕ گٔے اسۍ بانڈی پورہ عیٖد کَرنہِ اَسہِ آو واریاہ زیادٕ مَزٕ حظ تہٕ اسہِ گٔژھ أسۍ ٲسۍ گٔمٕتۍ پیرَنٛٹَن سۭتۍ عیٖد کَرنہِ تہٕ بٲے بیٚنہِ تہِ ٲسۍ تٔتی اِکوَٹَے مَزٕ آو عیٖد کٔر اَصٕل پٲٹھۍ تہٕ بٲے بنٛدو بٲگرو پانہٕ ؤنۍ یَتھ أسۍ وَنان چھِ کٲشِر پٲٹھۍ مَزٕ آو عیٖدیان روٚٹ قۄربان کوٚر پانہٕ ؤنۍ ٲسۍ اَصٕل پٲٹھۍ پھیران تھوران شُریو گیُٚنٛد درٛوٚک اَصٕل پٲٹھۍ بیٚیہِ گٔے واریاہَن جایَن أسۍ گٔے تَتہِ أکِس جایہِ تَتھ وَنان شوقہٕ بابُن تور گٔے تَتہِ چھِ گاڈٕ ہیچری تَتھ چھِ یِوان مَزٕ تَتھ چھِ ٹرٛاوُٹ گاڈ تَتہِ تور چھِ گژھان ٹیوٗرِسٹ بیٚیہِ چھِ گَژھان عام لوکَل تہِ اَنان گاڈٕ تورٕ تہٕ تٕم گاڈٕ چھِ کھٮ۪نَس منٛز بَڑٕ لٔزیٖز ٹرٛاوُٹ گاڈ گٔے ویسے بھی ساروے گاڈو منٛز بیسٹ گاڈ تہٕ تَتہِ چھِ سُے أسۍ گٔے تور تہٕ أنۍ اَنہِ گاڈٕ کَرِ تِم تہِ عیٖذ دۄہ فَرٛاے واے تہٕ شُریو تہِ کوٚر اِنجوے گاڈٕ وٕچھَکھ ہُہ یہِ تہٕ آو مَزٕ ہیوٗ بیٚیہِ اوس اَسہِ ٹیوٗرِسٹ اَکھ آمُت گَرٕ تیٚم تہِ کوٚر اَسہِ سۭتۍ ریسِپی بٲگراے اورٕ یور سۄ ٲسۍ اَسہِ ہیٚچھناوان أسۍ ٲسۍ تیٚمِس کَران اورٕ یور تہٕ بَڑٕ مَزٕ آو عیٖد کٔر اَصٕل پٲٹھۍ پیرَنٛٹ گٔے خۄش أسۍ ٲسۍ اَز واریاہ کٲلۍ رَلیمٕتۍ بٔے بارٕنۍ تہٕ کٔر عیٖد اَصٕل پٲٹھۍ أسۍ ٲسۍ ٲٹھَن دَہَن دوٚہَن تَتہِ مَزٕ آو ٹیوٗرِسٹ پلیسَن پٮ۪ٹھ عیٖد کٔر اَصٕل پٲٹھۍ اَچھا نٮ۪بَر نیرُن اَژُن بیٚیہِ چھُ اَلگٕے لُطُف آسان پنٕنہِ یارَس منٛز تہٕ سُہ مَزٕ تُل اَسہِ پَتہٕ آے أسۍ بیٚیہِ واپَس مگر مےٚ چھِ ؤنۍ تہِ تَتِچ یاد یِوان کیازِکہِ اَسہِ کوٚر تَتہِ واریاہ زیادٕ اِنجوے أسۍ ٲسۍ دَپان أسۍ روزٕہاو ییٚتی رٮ۪تَس کھںٛڈ مگر یورٕ ٲس نہٕ پاسِبلٹی کِہیٖنۍ بَچہِ ٲسۍ گژھان یِمَن اوس وۄنۍ فٔردَر سکوٗل گژھُن نَتہٕ ٲس وَکیشَن تھوڑا چَلان تہٕ اِسلیے روٗدۍ أسۍ تَتہِ ٲٹھَن دَہَن دوٚہَنٕے تہٕ أسۍ ٲسۍ دَپان بیٚیہِ تُلہٕ ہاو تَتھ مَزٕ بیٚیہِ کَرٕہاو چہِ پنٛنِس گامَس پھیرُن تھورُن پنٕنہِ یارَس منٛز ہَمسایَن نِش گژھٕ ہاو یِمہٕ ہاو بیٚیہِ تہٕ کیازِکہِ تُہۍ چھُ پَیی گامَن منٛز ییٚلہِ أسۍ پانہٕ ؤنۍ چھِ رَلان پھیران تھوران ہَمسایَن سۭتۍ کَتھ باتھ کَران تَتھ چھِ اَلگٕے لُطُف یِوان بیٚیہِ ییٚلہِ اِنسان چھِ واریاہ کٲلۍ پَتہٕ رَلان تَتھ تہِ چھُ اَلگٕے ٹیسٹ آسان اِسلیے پھیوٗر اَسہِ پَتہٕ واریاہ زیادٕ بانڈی پورُک أسۍ آے پَتہٕ مگر وۄنۍ تہِ چھُ باسان رٮ۪تھ گوٚو مگر اَسہِ چھِ ؤنہِ تہِ پھیران تہٕ اَسہِ آو بَڑٕ لُطُف بہٕ کیا وَنہٕ بہٕ چھٮ۪س بار بار یی وَنان اَسہِ آو بَڑٕ لُطُف تَتہِ عیٖد کٔر اَصٕل پٲٹھۍ